گۄڈنیُک نمبر چھِ کاہ دوٚیِم نمبر چھِ زٕ ہتھ تہٕ پانٛژترٕٛہ تریٚیِم نمبر چھِ اَکھ لچھ ژور ہتھ تہٕ پانٛژترٕٛہ ژوٗرِم نمبر چھِ ٲٹھ لچھ ستھ ہتھ تہٕ سَتترٕٛہ پیٖنٛژِم نمبر چھِ نو لچھ ستھ سَتسَتَتھ ساس نو شتھ تہٕ پانٛژترٕٛہ رۄپیہِ